ہٮ۪لو ہٮ۪لو اَلسلامُ علیکُم وعلیکُم السلام آ ؤنِو حظ اَہَن حظ اَہَن آ اَہَن حظ وٮ۪ڈِنگ چھِ یِہُس فِلحال چھِ وٮ۪ڈِنٛگ سیٖزنٕے چلان تہٕ سِٹاک ووت اَسہِ مال ووت اَسہِ سوٗٹَن ہُنٛد واریاہ تہٕ پاکِستانی سوٗٹ چھِ اَسہِ نِش اٮ۪لپایِن یُس تُہۍ وَنان چھُو تِم تہِ بَنَن واریاہ وٮ۪رایٹی چھِ گُتجہِ یُس ٹرٛٮ۪نڈَس منٛز آز چھِ چلان یِم کَپَر وَپَر یِم چھِ کالٹی چھِ اَصٕل کالٹی ہُنٛد اگر تُہۍ پِرٛژھِو کالٹی تہِ چھِ أسۍ ٹاپ کلاس دِوان تُہۍ ہیٚکِو مولوٗم کٔرِتھ سون شاپ تہٕ اگر تُہۍ مولوٗم تہِ ہیٚکِو کٔرِتھ کالٹی چھِ اَسہِ بہتر یِوان حدٕ کھۄتہٕ زیادٕ بہتر بیٚیہِ اٮ۪فٲڈِبٕل پرٛایسَس پٮ۪ٹھ سوٗٹ تہِ میلنو تۄہہِ واریاہ وٮ۪ڈِنٛگ سوٗٹ یِم آز چھِ مارکیٹَس منٛز یِوان نٔے نٔے یِم چھِ اَسہِ آسان گۄڈٕ اٮ۪ویلیبٕل تُہۍ ہیٚکِو یِتھ تہٕ تُہۍ ہیٚکِو پانہٕ تہِ وٕچھِتھ اَہَن حظ کیٚنہہ نہ حظ چھُ کیٚنہہ نہ حظ چھُنہٕ سُہ حظ وٕچھ پَتہٕ پانَے یُتھٕے تۄہہِ اگر نِنۍ چھُو گُتٕلۍ سوٗٹ تہٕ کَنسیشَن تہِ گژھِ تۄہہِ تِژھٕے تہٕ ویسے چھِ اَسہِ پرٛایِس چھِ آسان اَسہِ الگٕے باقِیو کھۄتہٕ أسۍ چھِنہٕ زیادٕ درٛوٚگ تہِ دِوان کیٚنہہ کالٹی چھِ دِوان أسۍ اصلٕے بیٚیہِ سرٛوٚگ سرٛوٚگٕے زیادٕ درٛوٚگ تہِ دِمو نہٕ کیٚںہہ تۄہہِ خٲطرٕ تہِ گرم سوٗٹ نہ حظ چھِنہٕ فِلحال اٮ۪ویلیبٕل کیٚنہہ اٮ۪ویلیبٕل چھِ تِم مگر تِمَن چھِنہٕ کالٹی تِژھ کیٚنہہ اگر تۄہہِ گرم سوٗٹ تہِ چھُو ضوٚرَتھ تہٕ تُہۍ ہیٚکِو پرٛٲرِتھ دَہ پَنٛداہ دۄہ اکتوٗبَر پٮ۪ٹھ واتَن اَسہِ گرم سوٗٹ تہِ واریاہ کالٹی تہِ آسہِ تِمَن اصٕل تہٕ تُہۍ ہیٚکِو تِم اکتوبَرَس منٛز نِتھٕے گرم سوٗٹ حظ واتَن فِلحال اکتوٗبَرَس منٛز وۄنۍ اگر تُہۍ نِنۍ چھُو مگر تِمَن تھاو بہٕ گۄڈَے ؤنِتھ کالٹی چھو نہٕ تِژھ کیٚنہہ تہٕ وۄنۍ حظ چھُو پانَس تام اگر پرٛٲرِتھ ہیٚکِو پانٛژھ شےٚ دۄہ تہٕ تیٚلہِ نِیِو پَتہٕ اِکوَٹَے وٮ۪ڈِنٛگ سوٗٹ تہِ کیٚنہہ نہٕ حظ چھِنہٕ کیٚنہہ نہٕ حظ چھِ وٮ۪ڈِنٛگ سوٗٹ حظ بَنَن تۄہہِ وٕنۍکٮ۪س تہِ تہٕ پرٛایسُک چھُنہٕ مسلہٕ کیٚنہہ تہٕ وٮ۪ڈِنٛگ سوٗٹ بَنَن تۄہہِ وٕنۍکٮ۪س تہِ تُہۍ ہیٚکِو پگاہ یِتھ یور تہٕ پگاہ وٕچھو أسۍ پَتہٕ ییٚتھٕے چلو ٹھیٖک حظ چھِ